اَسلامُ علیکُم آ تُہۍ چھِوٕ حظ ہوٹل جَہانگیٖر پیٚٹھ آ سَر بہٕ چھُس پانہٕ گایِڈ حظ مےٚ حظ چھِ روٗم ضروٗرت زٕ پانٛژ زٕ ژور پانٛژ ضروٗرت ایٚکچُؤلی مےٚ ٲسۍ یِم گیٚسٹٕس سٍتۍ فاریٚن گیٚسٹٕس مےٚ ٲسۍ روٗم زٕ ژور ٲسۍ مےٚ ضروٗرت آ ایٚپراکٕس چھِ مےٚ پانٛژ چھِ مےٚ کَنفٲرِٕم تہٕ تُہۍ تھٲوِو شیٚیِم تہِ ایٚولیبٕل مےَ بی پَتہٕ ما پیٚیہِ مےٚ ضروٗرت فِلحال چھِ مےٚ پانٛژ ضروٗرت مَگر اَسہِ چھِ ٹِکٹہٕ اَسہِ چھِ کیٛاہ سَر بہٕ چھُس وُنٛکیٚنَس نوگام تہٕ کَرو بہٕ تۅہہِ صُبحن وٲتِتھ روٗم رَٹہٕ بہٕ اَز رَٹہٕ بہٕ پَگاہ رَٹہٕ بہٕ سُہ ونہو بہٕ تۅہہِ آ فِلحال اَتھ اَتھ منٛز اوس یہِ کہِ اَسہِ گَژھان نہٕ حظ مطلب کہِ ایٚکامڈیشن گَژھِ آسٕنۍ بَرابَر مطلب کُنہِ سایٚڈٕ کیٚنٛہہ پرٛابلِم گژھِ نہٕ یِنۍ کیٚنٛہہ مطلب چاہے

تہِ تی چھِناہ حظ وَنان مطلب اَسہِ گَژھِ نہٕ تٔتۍ ڈیٹہِ کیٚنٛہہ پرٛابلِم گَژھٕنۍ چاہے آب آسہِ پاور آسہِ یا کانٛہہ تہِ بیٚڈ روٗم واش روٗم باتھ روٗم تِم گَژھِ سورُے ٹھیٖک آسُن

اَہَن حظ اَہَن حظ تُہۍ تۅہہِ کیٛاہ چھُ ایٚپراکٕس کیٛاہ چھُ حظ تۅہہِ پٔر روٗم کیٛاہ چھُو تۅہہِ کاسٹ لاگان سَر مےٚ دوٚپ باغس منٛز رٹہٕ نیرِ گۅڈٕ پانٛژ شےٚ چھِ مےٚ رٹٕنۍ تہٕ تتھ کیٛاہ گَژھِ فاینَل فانیلی کیٛاہ گَژھِ تَتھ نہَ یہِ چھُ کَنفٲرٕم آ یہِ چھُ سَر کَنفٲرٕمیشن روٗم رَٹہٕ بہٕ اِنشااللہ مطلب اَز یا پَگاہ روٗم رَٹہٕ بہٕ یہِ چھُ کَنفٲرٕم آ پَتہٕ کیٛاہ گَژھِ فانیلی اَکھ روٗم کٍتِس گَژھِ مےٚ پَتہٕ کوٗتاہ سَر شُراہ شیٚتھ اَچھا اَچھا ٹھیٖک باقٕے یہِ ایکامَڈیشَن ویکامڈیشن باقٕے سَر ٹھیٖک تِمَن گژھِ نہٕ پرٛابلِم وابِلِم نہَ کیٚنٛہہ فیٚسلٹیٖز ساریٚے ایٚوٚیلیبٕل

آ تُہۍ تھٲوِو رجسٹرٛی منٛز تھٲوِو تُہۍ میٚنٹین کٔرِتھ کیٚنٛہہ چھُنہٕ روٗم ہیٚکہٕ بہٕ اَز تہِ رٔٹِتھ یا رَٹہٕ بہٕ پَگاہ

بیٚیہَ کیٚنٛہہ یُس سانہِ سانہِ خٲطرٕ یہِ اَلگ اَگر گَژھِ تِکیٛازِ کہِ بَلکَس منٛز ییٚلہِ أسۍ روٗم رَٹو اَسہِ حظ نیی تِم مطلب ٹیٚسٹٕس ویٚسٹٕس سٍتۍ سانہِ خٲطرٕ اَگر فنٛگشَن ونٛگشُن گَژھِ کیٚنٛہہ ناو تہِ چھُو لیٖکھِتھ عُمر عُمر مُرار بہٕ چھُس بیٚسکٔلی چھُس بہٕ کۅپواریُک تہٕ پرٛیزینٹ چھُس بہٕ وُنٛکیٚس سریٖنَگر کھوٚتمُت اَصلی چھُس بہٕ کۅپوارِ پیٚٹھ کَنٹیکٹہٕ نَمبر تہِ تھٲوِو تُہۍ یِہَے کَنفرمیشَن دِمے بہٕ تۅہہِ سَر بہٕ بہٕ کَرٕہو تۅہہِ مطلب ہاف اینٛڈ اوَر بہٕ کرٕہو تۅہہِ اَڈِ گنٹہٕ پَتہٕ کَرو بہٕ تۅہہِ بیٚیہِ کال سَر بہٕ وَنہو تۅہہِ یہِ چھُ مَگر سَر یہِ چھُ یہِ چھُ کَنفٲرِٕم روٗم چھُ مےٚ رَٹٕنۍ البتہٕ یہِ دِمہٕ بہٕ دِمہٕ آ بہٕ دِمہٕ بہٕ دِمہٕ بہٕ دِمہٕ تۅہہِ ایٚمہِ چیٖزٕکۍ کَنفرمیٖشَن کہِ بہٕ رَٹہٕ روٗم أزی کِنۍ صُبحس بٲگۍ یہِ چُھ کَنفٲرٕم یہِ روٗم رَٹہٕ بہٕ آ اَہَن سَر اوٗ کے سِٹاپ